سون یُس ڈِسٹِک بارہمولہ چھِ یہِ چھِ واریاہ زیادٕ خوٗبصوٗرت تہٕ یہِ چھِ تمام یِم سیاح چھِ تَتھ منٛز چھِ یہِ واریاہ زیادٕ کٔشِش تِمَن کَران یور اَننٕچ تہٕ بارہمولاہَس منٛز چھِ واریاہ تِتھ تِژھ جاے یِم شوٗبؤنۍ تہٕ لوٗبؤنۍ چھِ ییٚتہِ چھِ واریاہ زیادٕ آبہٕ شار تہٕ جیٖل ڈل چھُ یُس واریاہ خوٗبصوٗرت چھِ یُس جیٖل ڈل چھِ سُہ چھِ ییٚتہِ پَکان تہٕ سُہ چھِ یوٗتاہ آب چھِ یُتھ کٔشِش چھِ تہٕ تَتھ چھِ لیکِن سایڈ اِفیکٹ کینٛہہ لُکھ چھِ تَتھ منٛز ژھٕنان وۄٹھ تہٕ پَتہٕ چھِ مَران سُہ گوٚو غلط چیٖز ہُتھ کنَتھ چھِ سُہ وارِیاہَن زیادٕ کاروبار یِتھ کَنہٕ شکارا رایِڈ چھِ یِوان تَتھ منٛز کَرنہٕ تہٕ گُلنار پارک تہٕ ایٖکو پارک چھِ ییٚتہِ واریاہ اَصٕل پارک یَتھ نیٚبرِم سیاح تہِ چھِ یِوان سٲر کَرنہِ